ییٚتہِ چھِ اَسہِ واریاہ کَلچَر کٔشیٖرِ منٛز فیسٹِوَل چھِس اِوٮ۪نٛٹہٕ چھِ تِم چھِ أسۍ اَصٕل پٲٹھٮ۪ن مَناوان تِم چیٖز یِتھٕ پٲٹھۍ بہٕ وَنہو تۅہہِ کَتھ چھِ یِتھٕ پٲٹھۍ تہٕ ییٚتہِ چھِ اَسہِ عیٖد آسان عیٖد دۄہ چھِ أسٮ۪ن صُبحٲے وۄتھان نٮ۪ماز عیٖد نٮ۪ماز پَران سارنٕے أکِس بیٚیِس نالہٕ مٔتۍ کَران یہِ چھُ آسان اَسہِ خوٚشی ہُنٛد تیوہار آسان أسۍ چھِ صُبحٲے وۅتھان نٮ۪ماز پَران چاے واے چٮ۪وان اَصٕل پٲٹھٮ۪ن پَتہٕ گَژھان أکِس بیٚیِس عیٖذ سَلامہِ گژھان اَتھ مَنٛز چھِ آسان واریاہ واریاہ سِنۍ آسان رٔنۍ مٕتۍ آسان کۄکُر چھُ آسان روٚنمُت ماز چھُ آسان روٚنمُت بیٚیہِ چھِ آسان رِستہٕ گۄشتابہٕ سٲری اِتھٕے کٔنۍ روگَن جوشَن أسۍ چھِ یتھ مَنٛز ہر کانٛہہ ویرایٹی تھاوان یہِ چھُ آسان سانہِ خوٚشی بوٚڈ بارٕ خوٚشی ہُنٛد دِن دۄہ آسان دِیوالی چھِ أسۍ جموس منٛز چھِ مَناوان دِیوالی تِم تہِ چھِ واریاہ تَمہِ وِزَن واریاہ خۄش آسان تِہٕنٛز تِم تہِ چھِ اَتھ دۄہس پٮ۪ٹھ واریاہ خۄش آسان تِم تہِ چھِ واریاہ سِنۍ وِنۍ رَنان ہُو یہِ چیٖز کَران ٹاس چھِ زالان أکِس بیٚیِس سٍتۍ چھِ گِنٛدان آسان رَنٛگ رَنٛگ چھِ لَگاوان أکِس بیٚیِس تِم تہِ چھِ واریاہ اَصٕل پٲٹھۍ کَران تِمَن تہِ چھُ واریاہ مَزٕ لَگان دِیوالی مَناونَس منٛز نا یِتھٕ پٲٹھۍ زَن اسہِ چھُ أسۍ چھِ عیٖد مَناوان تِم چھِ دِیوالی مَناوان اَسہِ چھُ واریاہ واریاہ اٮ۪نجاے چھِ أسۍ کَران أسۍ یِمَن دۄہَن پٮ۪ٹھ جوٗلہٕ سوٲرۍ چھِ گژھان کھٮ۪نہِ جوٗلَس چھِ کھَسان شُرٮ۪ن چھِ عیٖدیان دِوان أکِس بیٚیِس سُنٛد عیٖدیان چھِ رَٹان پٔژھۍ چھِ یِوان أکِس بیٚیِہِ سُنٛد گَرٕ واریاہ خوٚشی ہُنٛد دۄہ چھُ دِن چھُ یِم چھِ آسان دۄہ چھِ آسان عُرُس مُبارک چھِ آسان ییٚتہِ اَستان عالیَن منٛز چھِ آسان کٔشیٖرِ منٛزَ درگاہ چھُ دستگیٖر صاحِب چھُ رحمتہ اللہ باقٕے باقٕے یِم چھِ ژاری شریٖف چھُ یِہِنٛز عُرُس عُرُسہٕ مُبارک چھِ آسان تَمہِ وِزِ چھِ آسان اَتہِ اَصٕل پٲٹھۍ آسان جیٚشن یہِ بیٖڑ ویٖڈ آسان یِم چھِ پَران آسان مولوٗد وولوٗد پَران آسان بیٚیہِ چھِ یِم آسان شُرٮ۪ن چھِ نِوان تور تَتہِ چھِ آسان یِم پَراٹ وراٹ ہَر کانٛہہ چیٖز چھُ آسان